اَسلام علیکُم اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک وۄستا تُہۍ چھُوا ٹھیٖک اَصٕل پٲٹھۍ اَہَن حظ اہَن حظ گَرٕ بار چھا ٹھیٖک کَتہِ حظ چھُو آز اچھا ٹھیٖک تُہۍ ؤنۍ تَو مےٚ یتھے تۄہہِ مکانَس ور چھُو تھومُت واریاہَن جایَن مےٚ چھِ کالہٕ اَکھ پرابلِم یِوان یَتھ بٕتھِ صُبحَس بیٛاکھ یَتھ کیٛاہ چھُو تۄہہِ کوٚرمُت یَتھ مکانَس سٲنِس ہے ییٚتہِ حظ چھِ پَلَستر وٲلۍ یِوان تِم چھِ وَنان یَتھ چھِ لَبہٕ سید کیٚنٛہہ واشروٗم وٲلۍ چھِ یِوان تہٕ باتھروٗم سَمبالنہِ تِم چھِ وَنان اَتھ ہٮ۪کو نہٕ پایپہٕ ترٛٲیِتھ کیٚنٛہہ اَتھ چھُ کُس ییٚتٮ۪تھ

اہن حظ پِیَنٛلِنٛگ وَستَے یِن مےٚ اَمہِ پَتہٕ بہٕ چھُس وَنان حالہٕ چھِ وَنان

بہٕ چھُس نا گۄڈٕ گۄڈٕ چھِ پیَنٛلِنٛگ برونٛٹھ چھُ گۄڈٕ پَلَسَتر کَرُن پَلستَر وٲلۍ چھِ وَن ہے یَتھ چھِ لبہٕ حَجہِ یَتھ کھَژِ سیٖمَٹ واریاہ یَتھ کیٛاہ چھُو کوٚرمُت یَتھ چھُنہٕ شوُلے ترٛٲیِتھ اَسہِ تھایو تۄہہِ تُہۍ بوٗزِو وۄستا اَسہِ تھایَو تۄہہِ پٮ۪ٹھ بَروس تۄہہِ سوٗزِو نَفَر تِمو چھِ نہ چھُ شولہٕ کوٚرمُت نہ چھُ یَتھ کیٚنٛہہ نہ چھِ پَلَستر وٲلۍ وَنان اَکھ قٕسکھٲنی پَگہہ یِنۍ آیہِ وَ باتھروٗم وٲلۍ تِم چھِ وَنان بیٛاکھ ڈرٛاما کیٛاہ تَھامَتھ

ہے وۅنۍ چھا وۄنۍ چھا یہَن تہِ اَسہِ پٮ۪ٹھٕے یہَن تہِ یِم پونٛسہٕ تَمہِ ساتہٕ آیہِ یُتھ تۄہہِ پٮ۪ٹھ بروسہٕ تھومُت أسۍ کٔرِو اَتھ یِتھ پٲٹھۍ اَصٕل پٲٹھۍ خۄدایَس ہے بہٕ چھُس وَنان وَۄستا تُہۍ دِیِو تُہۍ یِیِو ٹایم کُنہِ ساتہٕ تُہۍ دِیِو پٔہرس وۄنۍ تُہۍ وٕچھِو پانہٕ تہِ مےٚ ما چھِ پاے مےٚ چھِ یِمَے وَنان اَکھ چھُ وَنان ہے یَتھ چھِ لَبہٕ سِیٚود خراب بیٛاکھ چھُ وَنان یَتھ چھُ کیتھام یَپٲرۍ خراب وۄنۍ اکھ وۅنۍ اَنے پوٚژھُن پَش والٮ۪ن ووٚنمُت تِم تہِ چھِ وَنان ہے اَتھ گژھِ نہٕ پَش تہِ سیٚود کِہیٖنۍ اَہَن حظ اَہَن حظ بہٕ چھُس مَکانَس نِشی بہٕ چھُس یہِ کہِ لابی منٛز لابی بَنٲیِتھ چھَنا لابی نِش چھِ یِم باتھروٗم چھِ یِمَن چھِ کیٛاہ تانۍ مَسلہٕ یِم چھِ وَنان اَتھ ہیٚکہِ نہٕ ہٮ۪کو نہٕ پایپہٕ وایپہٕ ترٛٲیِتھ کِہیٖنۍ اَتھ چھِ کیٛاہ تانۍ مَسلہٕ لَبن چھُنہٕ صحیح سِیَزَر کیٚنٛہہ اَتھ وَسہِ نہٕ آب سُہ پرٛاپَرلی بۄن کِہیٖنۍ پَلَستر وٲلۍ اوترٕ یِم نیبرِم آمٕتۍ پَلَستَر وٲلۍ تِم چھِ وَنان ہے اَتھ کھسہِ سِیِمٹہٕ بلاے اچھا ہےوۄستا بہٕ کیٛاہ وَنہٕ وۄنۍ یِمَن سٲری چھِ وَنان پَنُن پَنُن بہٕ چھُس وَنان اگر تُہۍ کٲم کٔرِو نا تُہۍ کٔرِو مہربٲنی کٔرِتھ تُہۍ یِیِو پانَے تُہۍ دِیِس اتۍ پانے نظر کیٛاہ آسیٚس یِمَن ؤنِو پانَے کَرُن کِتھ پٲٹھۍ چھُ بہٕ چھُس اَنٛزان نفر بہٕ کیٛاہ وَنکھ ییٚلہِ مےٚ پاے آسہِ ہا تیٚلہِ وَنہٕ ہا بہٕ تۄہہِ تَمی ساتہٕ یَتھ چھِ یَپٲرۍ مسلہٕ یَتھ چھِ یِتھ کٔنۍ مَسلہٕ مےٚ تۄہہِ پٮ۪ٹھ بروسہٕ چھُ کوٚرمُت تُہۍ یِیِو پانَے یوٚتتھ پَنُن گرٕ چھُو سۄ گٔے مہربٲنی تُہۍ دِیِو نظر تُہۍ وٕچھِو یَتھ پانَے یَتھ کیٛاہ حِسابَا کِتابا ییہِ سۄ گٔے مہربٲنی وۄنۍ ہے بروسَس پٮ۪ٹھ کَریو کٲم تَمہِ ساتہٕ ٹھیٖک حظ چھُ بہٕ پیارو تیٚلہِ بہٕ پیارو تیٚلہِ أتھۍ ٹھیٖک چھِ حظ چلو چلو بیٚیہِ چلو ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ